مےٚ چھُنہٕ باسان زِ اسہِ چھُ پننِس یَتھ لوکَل ایریا ہَس منٛز یِم سامان ٹیٚکنالجی اصٕل پٲٹھۍ میسر ییٚلہِ تہِ اسہِ کُنہِ جایہِ چھُ ایٚمَرجَنسی پیٚوان اسہِ چھُ پیٚوان ٹَونَس کُن شِفٹہٕ کَرُن تِکیازِ اسہِ نِش چھِنہٕ یِم چیٖز میسر بلکل تہِ نہٕ کہیٖنۍ وۄنۍ اگر أسۍ وُچھو ٹاونَس سٕنٛز تہٕ حالت چھَنہٕ اصٕل کیٚنٛہہ تَتہِ چھِ واریاہ اصٕل ڈاکٹر موجوٗد مگر تِم سامان تِم ٹیٚکنالجی تِم مِشیٖن چھیٚی نہٕ تِم میسر گژھان یِم تِمَن گژھان ضٔروٗری آسٕنۍ